اگر بہٕ وَنہٕ فیٖڈبیک ییٚلہِ تہِ بہٕ لٮ۪کھنان چھَس کیٚنٛہہ چَلو بہٕ نِمہٕ اٮ۪گزامپٕل بہٕ چھَس کالیج گَژھان ٹھیٖک چھےٚ حظ تَتہِ چھُ مےٚ زن سبجکٹ کانٛہہ سوشل ؤرک ٹھیٖک چھا رایٚٹِنٛگ ہیکو أسۍ اکھ ہُوے یس منٛز لیٚکِتھ مطلب ایز اےٚ رایٹر تہِ بیٚیہِ ہٮ۪کو رایٹِنٛگ أسۍ لیٚکِتھ ایز اےٚ سبجکٹ فار اٮ۪گزامپٕل مےٚ چھُ سوشل ؤرک بہٕ کرٕ سِٹاٹ پنٕنۍ نوٹٕس بناوٕنۍ ٹھیٖک چھَا سُہ تہِ ہٮ۪کو ؤنِتھ مطلب سُہ تہِ چھُ اکھ رایٹر مطلب سُہ تہِ چھُ ہٮ۪کان پنُن پٔرسپٮ۪کٹِو دِتھ مطلب یُس سُہ مطلب ٹیٖچر چھُنَہ کیٚنٛہہ وَنان وَنان أسۍ ہٮ۪کو سُہ لیٚکِتھ تہِ چھُ نَہ حظ وَنہِ کیٛاہ چھُ گَژھان مےٚ چھُ باسان مطلب اگر بہٕ کُنہِ وِزِ لٮ۪کھان چھَس نا میانہِ خٲطرٕ چھُ فیٖدبیک مےٚ گوٚژھ سُہ ٹھیٖک باسُن مگر کھبی کبار چھَس بہٕ چاہان نَہ مطلب میٲنۍ دوس چھِ بہٕ چھَس مےٚ چھُ مےٚ چھُ باسان فیٖڈبیک چھُ اکھ وارِیاہ اِمپاٹنٛٹ رول تھاوان میٲنِس لایفس منٛز مطلب ییٚلہِ تہِ بہٕ لٮ۪کھٕ بہٕ چھَس چاہان مےٚ گوٚژھ فیٖڈبیک دیُن کہِ چاہیے مطلب تِمو فیٖڈبیکو سۭتۍ کیٛاہ چھُ گَژھان أسۍ چھِ ہیٚچھان ٹھیٖک چھَا اگر بہٕ کانٛہہ غلطی کرلٮ۪کھنس منٛز ٹھیٖک چھا سۄ سُدارِ مےٚ نَہ اَتٮ۪ن چھُنہٕ یہِ کیٚنٛہہ اَتٮ۪ن چھُ یہِ ٹھیٖک چھُ سم ٹایِمٕز مطلب کُنہِ کُنہِ ٹایمہٕ چھُ باسان کہِ نَہ وٕچھ کیٛاہ چھُ زیادے مےٚ کٔر اتھ محنت وغیرہ مگر اگر سُہ اِنسان میانہِ کھۄتہٕ اصٕل آسہِ اِن دَ سٮ۪نٕس مگر فار اٮ۪گزامپٕل سُہ اِنسان چھُ میانہِ کھۄتہٕ اصٕل پَران تہٕ سُہ دِی مےٚ فیٖڈبیک بہٕ نِم تٔمۍ سنٛد فیٖڈبیک ٹھیٖک چھا بیٚیہِ اگر کانٛہہ بیٛاکھ اکھ اِنسان چھُ مطلب بیٛاکھ اکھ رایٹر چھُ سُہ چھُ میانہِ کھۄتہٕ تیُتھ نہٕ لٮ۪کھان مطلب تٔمِس چھُیی نہٕ تِژھ رایٹِنٛگ سِکِلٕز تٔمۍ سُنٛد فیٖڈبیک نِم نہٕ بہٕ کیٚنٛہہ وَنہِ اگر یُس اِنسان میانہِ مطلب یُس اِنسان میانہِ کھۄتہٕ تہِ اصٕل چھُ نِوان تٔمۍ سُنٛد فیٖڈبیک رٹہٕ بہٕ ٹھیٖک چھا میٲنۍ اکھ فرٮ۪نٛڈ چھِ نُمرا سۄ چھِ لٮ۪کھان مطلب تٔمۍ چھُ لٮ۪کھُن خۄش کَران ٹھیٖک چھا سَہ چھِ اکھ رایٹر تہٕ کیٛاہ چھِ اَتھ دَپان سۄ چھِ وارِیاہ اصٕل لٮ۪کھان مطلب تٔمۍ سٕنٛدۍ لٮ۪کھنس منٛز چھِ آسان باریکھی مطلب سۄ چھِ وارِیاہ ہیٚوی ہیٚوی وٲڈٕس استعمال کَران لٮ۪کھنس منٛز تھیٖک چھا بہٕ چھَس بیٚیہِ ماٹِویٹ تہِ گَژھان تِمن مطلب مےٚ چھَس دَپان کاش بہٕ تہِ لٮ۪کھ ہا یُتھ مےٚ تہِ کوٚر تٔمۍ مطلب تٔمِس وٕچھتھٕے کوٚر مےٚ تہِ سِٹاٹ لٮ۪کھُن تہٕ ییٚلہِ تہِ بہٕ لٮ۪کھان چھَس بہٕ چھَس چاہان بہٕ نِم تٔمۍ سُنٛد فیٖڈبیک کیونکہِ سۄ چھِ اوٮ۪سلی تٔمِس چھُ میانہِ کھۄتہٕ زیادٕ اٮ۪کٕسپیٖرینٕس سۄ چھِ میانہِ کھۄتہٕ اصٕل لٮ۪کھان تٔمِس چھُ میانہِ کھۄتہٕ زیادٕ پاے کِتھ پٲٹھۍ کیٛاہ چھُ لٮ۪کھُن کَتٮ۪ن ایی مقطع کتٮ۪ن ایی مطلع مگر سُہ مطلب سورُے چھُ تِمن پگاہ چھُ آسن غزل لٮ۪کھِ کیٚنٛہہ تہِ لٮ۪کھِ تہٕ ییٚلہِ لٮ۪کھان چھَس سۄ چھِ مےٚ کَڑان مِسٹیٚکٕس نَہ ییٚتٮ۪ن چھُ یہِ ییٚتٮ۪ن چھُ پٮ۪را چینٛج کَرُن یا ییٚتٮ۪ن ہٮ۪کہِ نہٕ یہِ ییٚتٮ۪ن ہٮ۪کہِ نہٕ الفاظ یِتھ کیٚنٛہہ ییٚتٮ۪ن ہیٚکہِ بدل اِتھ سۄ چھِ مےٚ یہِ چیٖمٕز چیٖز وَنان مگر سم مطلب بہٕ چھَس کُنہِ کُنہِ دۄہ کُنہِ کُنہِ وِزِ وَنان یہِ کۄس چھےٚ ییٖژاہ مطلب یہِ چھےٚ ییٖژاہ غلطی کَڑان چَلو مےٚ چھُ لیٚکِتھ یہِ ہیٚکِہنا اپرِشیٹ کٔرِتھ مگر پتہٕ چھَس بہٕ اتھ پازِٹوٗ ویٚیس مطلب اصٕل اندازس منٛز نَہ یہِ اگر مےٚ کَران چھِ مطلب میٲنۍ غلطی سُداران یہِ چھِ چاہان بہٕ گٔژھٕس اصٕل لٮ۪کھٕںۍ بہٕ چھَس پتہٕ سُہ کِرٹسٕزٕم تہِ نِوان ایز مطلب ایز اے مطلب حظ سُہ کِرٹسم کِرٹ کِرٹِسٕزٕم تہِ چھَس بہٕ نِوان چَلو نَہ سُہ چھُ میانہِ خٲطرٕ ٹھیٖک اَ مطلب بِرٛہمِس ٹایِمس سٕنٛدد خٲطرٕ کیٛاہ پَے کانٛہہ دۄہ یی یُتھ کہِ سۄ ہٮ۪کہِ نہٕ مےٚ غلطی کڑتھ مطلب وانہِ وانہِ ییٚلہِ بہٕ لٮ۪کھان چھَس نا مطلب تٔمِس تہِ چھَنہٕ اڑٮ۪ن اڑٮ۪ن الفاظن ہِنٛز پَے آسان کیٚنٛہہ تہٕ سُہ چیٖز چھُ مےٚ وارِیاہ مطلب بہٕ چھَس تتھ منٛز وارِیاہ خۄش گَژھان بیٚیہِ اگر مےٚ ہیوٚچھ نا مےٚ ہیوٚچھ ایٚمی کِرٹسٕزٕمٕکۍ وجہ سۭتۍ وَنہِ کانٛہہ کانٛہہ چھِ ٲڑۍ یِتھۍ آسان تِم چھِنہٕ چاہان ہے یہِ گٔژھ نہٕ لٮ۪کھٕنۍ یا کانٛہہ کانٛہہ چھُ میٲنۍ تِم الفاظ آسان چھِ الٲے أمِس کپٲرۍ یہِ چیٖز سُہ چھُ دَپان تِم چھِ وَنان اَلٲے یہِ کیٛاہ لیوٚکھُت مطلب تِم چیٖز گٔژھۍ نہٕ آسٕنۍ کیٚنٛہہ کِرٹسٕزٕمس گوٚژھ ہر وِزِ نیُن اکھ ٹھیٖک ویٚیس منٛز مگر تیٚلہِ گوٚو سُہ ٹھیٖک ویٚیس منٛز نیُن ژےٚ پاے چھے سُہ بیٛاکھ اِنسان یُس چھُ سُہ چھُ چون اصٕل چاہان ٹھیٖک چھَا تہٕ مطلب أڑۍ چھِ ییٚتہِ آسان تِم اگر لٮ۪کھان چھِ نا وارِیاہ اصٕل مطلب میٲنۍ بیٛاکھ دوس چھِ تٔمۍ سٕنٛز رایٹِنٛگ مطلب ییٚلہِ تہِ سۄ لٮ۪کھان سۄ چھِ وارِیاہ اصٕل لٮ۪کھان مطلب سُہ ہاوہَنہٕ مےٚ تہِ سۄ کیٛاہ چھِ لٮ۪کھان ٹھیٖک چھا تہٕ مےٚ وُچھ اکہِ دۄہ تٔمۍ سٕنٛز ڈایری سۄ ٲس یِتھے پٲٹھۍ لٮ۪کھان دوٚپمس ژے اگر یوٗتاہ اصٕل چکھ لٮ۪کھان ژٕ کونہٕ چھِکھ نہٕ یہِ شیر کَران باقین سۭتۍ سۄ چھِ دَپان نا بہٕ چھَس وارِیاہ کھوٚژان کیٛاہ پاے کانٛہہ کَڑِ غلطی کانٛہہ وَنہِ یہِ کیٛاہ لیوٚکھُت مطلب سۄ چھِ وارِیاہ کھوٚژان مگر مےٚ چھُ باسان فیٖڈبیک مطلب اَڑٮ۪ن اِنسانن ہِنٛد خٲطرٕ چھُ وارِیاہ ضروٗری تہٕ اَڑٮ۪ن ہِنٛد خٲطرٕ مےٚ چھُ باسان اگر پاپلیٚشن ہتھ پٔرسنٛٹ چھُ ہَتھ پٔرسنٛٹن منٛز آسان ناینٹی پٔرسنٛٹ یِتھ نمتھ پٔرسنٛٹ یِتھ یِمن فیٖڈبیک رَٹُن چھُ خۄش کَران باقی دَہ پٔرسنٛٹ چھِ تمن چھُ باسان اگر بہٕ فیٖڈبیک رَٹہٕ شاید مےٚ بہٕ گَژھٕ امہِ سۭتۍ پتھر پٮ۪مہٕ بہٕ ہٮ۪کہٕ نہٕ بیٚیہِ کٔرتھٕے بہٕ چھَس تِمن تہِ یِہٲے مطلب ایڈوایِس دِوان یِہٲے کہِ فیٖڈبیک گوٚژھ رٹُن یہِ چھُ اکھ وارِیاہ اکھ چیز امہِ سۭتۍ چھُ أسۍ ہیٚچھان مگر تِمن اِنسانس نِش گوٚژھ فیٖڈبیک رَٹُن یِمن تُہۍ پاے چھو کہِ یِم ہیٚکہِ ہٮ۪کن نہٕ سون بُرٕ چٲہِتھ کیٚنٛہہ یا یِم چھِ تِتھ اِنسان یِم اَسہِ پٔزی پٲٹھۍ برٛونٛہہ وُچھُن چھُ چاہان تِمن یہُنٛد نہٕ کیٚنٛہہ مطلب یِم آسن وٲے یِم چھِ یہِ چھِ لٮ۪کھان ییٖتیٛاہ اصٕل اصٕل وٲڑ أمۍ کپٲرۍ اوٚن ییٖتیٛاہ اصٕل اصٕل وٲڑ تِمن اِنسانن ہُنٛد مےٚ چھُنہٕ باسان تِمن اِنسانن ہُنٛد گوٚژھ فیٖڈبیک رَٹُن یا تِمن ہُنٛد گوٚژھ معنی تھاوُن فیٖڈبیک فار اٮ۪گزامپٕل لاسٹ ٹایِم اوس مےٚ اکھ یوٗ نو اکھ چیٖز لیوٚکھمُت رایٹِنٛگ کیونکہِ بہٕ تہِ چھَس اکھ رایٹر مےٚ اوس وَنہِ اکھ چیٖز لیوٚکھمُت مطلب سُہ اوس وارِیاہ مطلب وارِیاہ اصٕل اوس یُس میون ٹاپ نوچھ سر چھُ اکھ تِمن ہُو مےٚ تِمو دوٚپ بازِلا مطلب یہِ کیٛاہ چھُتھ ژےٚ لیوٚکھمُت یہِ چھِ پبلِش کرنہِ لایق ٹھیٖک چھَا بہٕ گٔیس وارِیاہ اِمپرٮ۪س بس اگر نہٕ مےٚ پتہٕ بیٛاکھ کانٛہہ تہِ وَنِہنا مےٚ وَسہِ ہا نہٕ کیٚنٛہہ مطلب ییٚمۍ مےٚ کمٮ۪نٛٹ کٔر ییٚمۍ مےٚ کمپٕلمٮ۪نٛٹ دِژ کہِ نَہ ژے چھُتھ واریاہ اصٕل کوٚرمُت سُہ اوس میانہِ ہُنٛد میانہِ خٲطرٕ وارِیاہ اکھ بوٚڑ مطلب أچیٖومٮ۪نٛٹ یا مےٚ باسو مےٚ باسیو مےٚ زیوٗن وارِیاہ مےٚ زیوٗن سورُے کیٚنٛہہ اگر تٔتھۍ دورانس منٛز کیٛاہ گوٚو ییٚلہِ مےٚ سرن کٔر مطلب تٔمۍ ووٚن مےٚ وا ژے چھُتھ وارِیاہ اصٕل مطلب کلاسس منٛز ٲسۍ تھٔٹی تھری کورِ ٹھیٖک چھا تھٔٹی تھری کورِیو منٛز ووٚن سا سرن صِرف مے یوت کہِ ژےٚ چھُتھ وارِیاہ اصٕل لیوٚکھمُت ونہِ باقی یِم کورِ ٲسۍ بیٚیہِ ٲس مےٚ ٲس دوس سۄ ٲس تٔمی ووٚن مےٚ ژٕ ہاو مےٚ ژےٚ کیٛاہ چھُتھ لیوٚکھمُت وَنہِ ییٚلہِ مےٚ تٔمِس ہٲو نا مطلب تُہۍ ژٕ وٕچھ کیُتھ چھُ مےٚ لیوٛکھمُت سرن کٔر مےٚ تعریٖف اورٕ بیٖٹھ سا مےٚ کَرنہ مطلب سُہ کِرٹسایز چھُنَہ کیٛاہ چھُتھ ژےٚ لیوٚکھمُت وَنہِ چھُتھ ژےٚ اتھ منٛز ترٲے مٕتۍ زٕ ترےٚ ہیٚوِی وٲڈٕس اِسی لیے چھُ باسان یہِ چھُ خبر کیٛاہ مگر تٔمِس تہِ پزِہا اٮ۪پرِشیٹ کَرُن تٔمۍ کوٚر نہٕ کیٚنٛہہ مگر تٔمۍ کوٚر نہٕ کیٚنٛہہ مگر سم ٹایِم چھُ گَژھان مطلب بُرٕ چھُ لگان کُنہِ کُنہِ ٹایِمہٕ کیٛاہ یہِ چھَنہٕ مےٚ سپوٹ دِوان مگر فیٖڈبیک میانہِ میانِس لایفہِ منٛز چھُ فیٖڈبیک اکھ وارِیاہ اکھ اہم رول مطلب تمیُک وہا وارِیاہ اکھ اہم رول بیٚیہِ مےٚ چھُ باسان ہر کٲنٛسہِ گوٚو گوٚژھ فری فیٖڈبیک رٹُن ایز مطلب فیٗڈبیک اگر أسۍ رَٹونا سُہ گوٚژھ اَسہِ ہر وِزِ باسُن نَہ اگر مےٚ کانٛہہ اِنسان چھُنَہ غلطی کَڑان مگر اصٕل اِنسان سُہ اگر مےٚ غلطی چھُ کَڑان شاید آسہِ سُہ میون اصٕل چاہان یا شاید چھُ مےٚ سُہ اِسی لیے غلطی چاہان کہِ بہٕ گٔژھٕس برٛونٛہہ بڑٕنۍ بہٕ ہٮ۪کہِ بیٚیہِ دوٚپمو نا مےٚ ٲس گۄڈنٮ۪تھ رایٹِنٛگ یِس بہٕ لٮ۪کھان ٲسٕس مےٚ رَیہ مطلب ییٚلہِ تہِ میٲنۍ رایٹِنٛگ سِکِل ٲسۍ تِم ٲسۍ نہٕ تِتھ اصٕل مگر ونہِ وَنہِ ییٚلہِ بہٕ لٮ۪کھان چھَس نا مےٚ چھَس میٲنۍ ٲس اتھ رایٹِنٛگس اتھ منٛز چھِ آسان میٚٲنِس اتھ ییٚلہِ تہِ بہٕ کیٚنٛہہ لٮ۪کھان چھَس اتھ منٛز چھِ آسان وارِیاہ باریٖکی وارِیاہ مطلب تِم الفاظ یِم نہٕ اڑٮ۪ن سمجھ چھُ تَران تہ مےٚ چھُ باسان کرٹسِزٕمن یا فیٖڈبیکن کوٚر مےٚ وارِیاہ ہٮ۪لٕپ میٚٲنِس ریٹِنٛگس منٛز بیٚیہِ ہر کٲنٛسہِ گوٚژھ مطلب فیٖڈبیک گوٚژھ ہر کانٛہہ رَٹُن وِداَوُٹ یُس سُہ مطلب ایٚم امہِ چیٖز سونٛچنہٕ مطلب وغیر کہِ کیٛاہ پاے اگر بہٕ ہاو مےٚ اَسن تہِ چیٖز گوٚژھ نہٕ دٮ۪ماغس منٛز آسُن کیٚنٛہہ میٲنۍ چھِ یِژٕے یٲژ اٮ۪ڈوایِس